اَسلام علیکُم آ ٹھیٖک پٲٹھۍ تُہۍ چھِو اَہَن حظ تُہۍ کٕم ٹھیٖک حظ کٕم ژوٗنٹھۍ چھِو یِم کٔلوٗ چھا ڈیلِشَس چھا ٹھیٖک چھُ یِم کۭتِس چھِ یِم کٔلوٗ وُنہِ چھا کُلیٚن پیٚٹھٕے کِنہٕ وٲلۍمٕتۍ چھِو وۅنۍ یہِ تۄہہِ پانَس ٹھیٖک باسہِ اَگر کُلِس پیٚٹھٕے کٕنِو تہٕ کُلِس پیٚٹھ دِمہوو پانژھ ہَتھ پیٹہِ اَگر پانَے وٲلِوتہٕ تیٚلہِ گوٚو ٲٹھ شَتھ نہ اَتھ نےَ گژھِنہٕ پَتہٕ گژھِ نا پانَس کیُتھ کیٚنٛہہ بَچُن اَتھ تہِ ہانٕے چھِ ٹھیٖک وۅنۍ ژوٗنٹھۍ چھِ یِتھٕ پٲٹھۍ صافٕے کِنہٕ یِم چھِ ٹیٚچہِ ویٚچہِ ما چھَکھ کیٚنٛہہ سِکیب وِکیب ؤلِو کیٚنٛہہ چھُنہٕ أسۍ دِمو نَظر تہٕ أکِس دۅن دۄہَن تام یِمو أسۍ آ

آ أسۍ دِمو کُلیو پیٚٹھٕے نَظر نتہٕ اَگر تُہۍ یِتھٕ پٲٹھۍ یِیِو برابری پانہٕ تہِ وٲلِو تہٕ تَتھ منٛز ہیٚکو رۄپیہِ دہ ہُرِتھ ٹھیٖک چھُ ؤلِو کیٚنٛہہ چھُنہٕ أسۍ دِمو نَظر مَگر اَسہِ یِیہِ نہٕ اَز فٔرصتھ